آ اَسَلامُ عَلیکُم آ ڈاکٹر صٲب بہٕ چھُس باسِط حظ تہٕ مےٚ چھِ دٔلیٖل گژھان حظ مےٚ چھِ گژھان اَز گَرمَس منٛز اَکثر سِویٚٹِنٛگ ییٚلہِ مےٚ گژھان چھِ مےٚ چھِ گژھان کٲم مےٚ چھِ نیران باڈی پیٚٹھ ریشٕز وَغیرہ یِم چھِ سٲرسٕے پہلان پَتہٕ تہٕ اَتھ چھُ یِوان واریاہ زیاد کَشُن تہِ تہٕ پَتہٕ چھُس بہٕ چھُس آسان واریاہ یہِ کَمفٲرٹ چھُنہٕ مےٚ روزان پَتہٕ کِہیٖنٛۍ نہٕ بہٕ چھُس نہٕ ہیٚکان نہَ کٕنٛہٕے کٲم کٔرِتھ حظ أسۍ حظ چھِ روزان پُلوامہِ حظ نہَ نہَ آ تَمِکۍ ٹیٚسٹ چھِ حظ مےٚ کٔرۍمٕتۍ تِم چھِ مےٚ یِتھٕ پٲٹھۍ ٹھیٖک حظ آ بِلکُل بہٕ حظ چھُس لِنِنو وَغیرہ لاگان حظ اَکثر

کیٚنٛہہ آ کیٚنٛہہ دوا ووا ما حظ کھیٚمو اَتھ خٲطرٕ اَمہِ اَمہِ وَرٲے چھِنہٕ حظ مےٚ کھیٚنَس ویٚنَس کُنے پَرہیز حظ ٹھیٖک تہٕ اَمہِ بیٚیہِ ٹھیٖک سَر

او کے سر تھینک یوٗ سو مَچ سَر شُکرِیہِ سَر اَدٕ کیٛاہ حظ اَسَلامُ عَلیکُم سَر